ہٮ۪لو تُہۍ چھِو حظ ڈریور یۄس مےٚ کیب ٲس ؤنۍ بُک کٔرمٕژ تٔمۍ کی تۄہہِ یُسا حظ وقت مےٚ وونمُت اوسوُ کتھ وقتس پٮ۪ٹھ وٲتۍ زیو تُہۍ تُہۍ نہ حظ وٲتۍوٕ تتھ وقتس پٮ۪ٹھ کہیٖنۍ یِم مےٚ حظ ووت تقریٖبن ووت مےٚ اکھ گنٛٹہٕ تۄہہِ پراران مگر تُہۍ آیہِ ؤنہٕ کہیٖنۍ مےٚ حظ چھُ اصلی چھُ مےٚ جہازٕ اڈٕ واتُن ترٛےٚ گنٛٹہٕ برٛونٛٹھ مگر مےٚ حظ لوگ وۄنۍ لیٹ گژھنہِ تُہۍ چھِو نہٕ یِوان کہیٖنۍ تُہۍ کٔرِو کوٗشش جلدی یِنٕچ بیٚیہِ ؤنِو مےٚ تُہۍ ؤنۍ کٮ۪ن کتٮ۪ن چھُو تُہۍ پنٕنی لوکیشن سوٗزِو مےٚ تہٕ مےٚ ترِ أمہِ سۭتی سمجھ تۄہہِ کوٗتاہ ٹایِم لگۍوٕ تہٕ کوٗشش کٔرِو واریاہ جلدی واتنٕچ تِکیٛازِ مےٚ گژھنہٕ گژھُن جہازٕ مِس کہیٖنۍ